آ بہٕ چھَس اَنان بُکہٕ جہلِم بُک سِٹورس نِش یُس کہِ روزان چھُ ییٚجبیٛارِ یَتھ وَنان چھِ بِجبِہارا سُہ چھِ کٕنان سَستہٕ سُہ چھُ وارِیاہ ڈِسکاوُنٛٹ تہِ دِوان تہٕ سُہ چھِ کٕنان سٮ۪کٮ۪نٛڈ ہینٛڈ بُکہٕ تہِ تہٕ تٔمۍ سٕنٛز یِم بُکہٕ چھِ آسان تِم چھِ آسان وارِیاہ اَصٕل بُکہٕ تِمَن چھِ یۄس بایِنٛڈِنٛگ چھِ آسان سۄ چھِ آسان اَصٕل یۄس تِمَن منٛز کنٛٹٮ۪ںٛٹ چھُ آسان سُہ تہِ چھُ آسان وارِیاہ زیادٕ اَصٕل تہٕ بیٚیہِ یُس سُہ بُک سٮ۪لَر چھُ سُہ چھُ دِوان وارِیاہ اَسنہٕ ریٹن بُکہٕ تہٕ بیٚیہِ ییٚلہِ تٔمِس نِش گَژھَن چھِ سُہ چھُ وارِیاہ خوش مِزاج سُہ چھُ اَصٕل پٲٹھۍ کَتھ کَران تہٕ تَتہِ چھِ اِنسانَس دلچسپی بَڑان کہِ واے بہٕ اَنہٕ ہا ییٚتٮ۪تھ وارِیاہ وارِیاہ بُکہٕ تٔمۍ سُنٛد یُس مِزاج سُہ تہِ چھُ وارِیاہ اَصٕل تہٕ بیٚیہِ وَنو کہِ یُس سُہ پَنُن کار چھُ کَران کانٛہہ بِزنِس چھُ کَران سُہ چھُ کَران سُہ وارِیاہ حلحل طٔریٖقَن تِکیٛازِ یۄس سٮ۪کٮ۪نٛڈ ہینٛڈ بُک چھِ آسان سُہ چھِ سۄ دِوان نارمل وارِیاہ اَصلٮ۪ن ریٹن تہٕ یۄس بُک چھِ آسان اَصلی بُک چھِ آسان سُہ تہِ چھُ سُہ تتھ وارِیاہ ڈِسکاوُنٛٹ کَران تٔمِس نِش گَژھُن تٔمِس نِش بُکہٕ اَنُن مےٚ چھِ یہِ وارِیاہ پَسنٛد لاگان تہٕ بہٕ چھَس تٔتۍنَسٕے بُک اَنان